وعلیکُم اسلام آ ؤنِو ؤنِو ؤنِو ؤنِو ؤنِو بشیٖر احمد بشیٖر احمد تٔمِس فادر اِرشادس اچھا ؤنِو ؤنِو ؤنِو حضرت اچھا ہچہِ پیٖٹۍ ہا کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کوتاہ کأژاہ پییٚٹہِ چھَو ضروٗرت اَوا کڈان ہَے چھِ أسۍ چھِ کڈان ٹھیٖک چھُ ٹھیٖک بار بار بنہِ تۄہہِ ہاوو صحراے حظ سیمپٕل أسۍ ژٕ وُچھکھ پانے تہٕ تُہۍ وُچھۍ زیٚو سیمپٔل پیٚٹہِ پٲنٛژھ شےٚ وُچھۍ زیوٚ تُہۍ پننہِ پننہِ حِسابہٕ ژٕ بیٚہیٚکھ تٔتۍنٕے چھانس ٹھیٖک چھا چانہِ خأطرٕ چانہِ خٲطرٕ کڈٕ بہٕ الگ الگ پییٚٹۍ حظ ٹھیٖک چھُ دۄن دۅہَن دۅن دۄہن پیٚیِی ژےٚ یوٚکُن نظر دِنۍ وُچھُن پیٖٹ چھا نیران ٹھیٖک کِنہٕ نہٕ بَس کیٚنٛہہ چھُنہٕ کیٚنٛہہ پانٛژ پٲنٛژسَتھ پانٛژھ ستتھ ٹُو شیٹھ رۄپیہِ پیٚیہِ یہِ پیٖٹۍ بیٚیہِ ترٛأیِس لگس ایٚڈوانسٕے تھوڑا ترٛٲۍزِ رۄپیس پانٛژھ أٹھ ساس رۄپیس پانٛژھ أٹھ ساس ترٛأۍزِ ایٚڈوانس مےٚ نا مےٚ ہا اَز پوٗنٛسن ہُنٛد تھوڑا بہت تٔنگی اچھا ٹھیٖک بٹن دار ٹھیٖک ٹھیٖک کیٚنٛہہ چھُنہٕ ولہٕ پُلین دار تہِ اگر پییٹہِ پنٛژاہ وسہِ نَس تیٛوٗ سُہ چھُنہٕ پتہٕ اسا تُل وۅلہٕ بٹن دار ژٕ روٗز زِ پانٕے ییٚتہِ بٹن دارو بٹن بٹن دارن کھسہِ چھےٚ لگس ریٹ اکھ ہَتھ شیٖتھ رۄپیہِ کم وسی نہٕ کیٚنٛہہ ٹھیٖک چھُ ولہٕ ییٚلہِ تُہۍ کر کر چھِ ضوٗرت کر چھِی ترٛاوُن اسا تُل یی زِ پانے وُچھ زِ مال پیٹہِ ٹھیٖک چھُ ٹھیٖک چھُ ولہٕ مےٚ سمکھِ زِ پوٗنٛسہٕ ترأوِتھ تتٔۍنٕے ایٚڈوانسٕے یا چلو اسا تُل أسۍ چھِ